سٲنِس ملکس منٛز چھِ کھیل کودس بڑاوٕ دِنٕچ واریاہ ضروٗرت یِتھ پٲٹھۍ زَن وننہٕ چھُ یِوان زِ ہُہ چھُ گنٛدان سُہ کیاہ بوٚڑ نفر بنہِ تمہٕ سۭتۍ اسۍ پزِ یہِ دٮ۪ماغ منٛز نٮ۪بر کڑُن زِ سُہ چھُ گِندان تہٕ سُہ کیاہ بوٚڑ نفر ہیٚکہِ تمہِ سۭتۍ بٔنِتھ یا سُہ کیاہ پونٛسہِ ہیٚکہِ تمہِ سۭتۍ کمٲ ییٚلہِ کہِ زن اسہِ یہِ پیٚیہِ دٮ۪ماغس منٛز تھاوُن زِ سُہ چھُ گنٛدان سُہ تہِ ہیٚکہِ بوٚڑ نفر اکھ بٔنِتھ سُہ تہِ ہیٚکہِ زنٛدگی منٛز ترقی کٔرِتھ تہٕ اسہِ پزِ ہر کُنہِ کھیل ہر کُنہِ کھیلہِ یہ ہسا یہِ بڑاوٕ دِیُن پننہِ پننہِ جایہِ چاہے سُہ کرکٹ چھا چاہے سُہ کبڈی چھا چاہے سُہ ہاکی چھا چاہے سُہ فٹ بال چھا چاہے سُہ کھو کھو چھا اسہِ پزِ ہر کُنہِ کھیلہِ پنُن بڑاوٕ دِیُن تہٕ کھیل پزِ أکِس بیٚکِس سۭتۍ أکِس بیٚکِس سۭتۍ رلہٕ ملِتھ بہ بانٛٹٕنۍ تہٕ بییٚہِ زِ بییٚہِ پزِ گورنٛمینٛٹن یتھ پٲٹھۍ زن تِم کنسٹرکشنس منٛز یا بدل کُنہِ کامہِ منٛز پونٛسہٕ چھِ خرٕچ چھِ کران تِتھے پٲٹھۍ پزٕ تِمن کھیل کودس منٛز تہِ پونٛسہٕ خرٕچ کرٕنۍ تہٕ اگر گورنٛمیٚنٹ پایہِ کھیل کودس منٛز یونٛسہٕ خرٕچ کرِ تہٕ زیادٕ لوٗکھ گژھن تمہِ سۭتۍ گژھن زیادٕ لوٗکھ تُکُن گا کھیل کوٗدس کُن گامزن تہٕ کھیل کودس کھیل کودس مِلہِ بڑاوٕ یتھ پٲتھۍ زن سٲنۍ میڈیا برادٔری تہِ چھِ یِمن تہِ پزِ پننہِ ذریعہِ پننہِ میڈیا ذریعہِ کھیل کودس بڑاوٕ دِیُن تہٕ امہِ سۭتۍ تہِ ہیٚکہِ کھیل کود عوامس منٛز زیادٕ گٔژھِتھ